اسلامُ علیکُم ڈاکٹر صٲب مےٚ چھُ وُنِکٮ۪نَس باسان تھوڑا دَنٛدس فَرق راتکہِ نِش بِلکُل وُنِکٮ۪نَس چھِ مےٚ باسان مگر مٔنٛزۍ مٔنٛزۍ چھِ مےٚ تھوڑا دَگ ہِش کَران دَنٛدس بِلکُل یِتھٕ کٔنۍ تۄہہِ مےٚ ووٚنوٕ دَوا تِتھٕے کَنن کھٮ۪و مےٚ دوا راتہٕ پٮ۪ٹھ اِنفیٚکشینُک دوا تہٕ کھٮ۪و مےٚ تہٕ مےٚ چھُو وُنکٮ۪نَس باسان توتہِ فرق مگر مٔنٛزۍ مٔنٛزۍ چھےٚ مےٚ دَگ کَران

ڈاکٹر صٲب بِلکُل مگر مےٚ چھِ تھوڑا پین اَتھ آسان اَگر تُہی مےٚ اَتھ خٲطرٕ بیٚیہِ تہِ کیٚنٛہہ دوا لیٖکھِو تِکیٛاز منٛزٕ منٛزٕ چھِ مےٚ اَتھ کَران بہٕ چھَس نہٕ برداشت ہٮ۪کان کٔرۍتھٕے مےٚ کھیٚے بِلکُل ڈاکٹر صٲب یُس مےٚ یہِ دَنٛد کوٚڈ اَمہِ سۭتۍ ما گٔے مےٚ بیٚین دَنٛدن تہِ اَثر وَثر کیٚنٛہہ تہٕ ڈاکٹر صٲب بہٕ چھَس دۄہے برٛیش کران دۅن ٹایمن دۅہَس چھَس بہٕ برٛیش کران کَنٹِنیٛوٗ مگر مےٚ چھُنہٕ توتہِ تران سَمجٕے مےٚ کیٛاہ گوٚو دَنٛدن بِلکُل مگر مےٚ چھُ اَز تھوڑا باسان بیٚیِس دَنٛدس تہِ تھوڑا بہت دود وود مےٚ چھُنہٕ تران سَمجٕے وۅنۍ کیٛاہ کَرٕ بہٕ اَتھ تہٕ مےٚ چھُ بیٚیہِ یہِ کَتھ وَنٕنۍ کہِ مےٚ کِتھٕ کٔنۍ چھُ یُس مےٚ اَز ڈاکٹر صٲبن نوٚو دَوا لیٛوٗکھ یہِ کِتھٕ کٔنۍ چھُ مےٚ کھیٚون تہٕ بیٚیہِ بیٚیہِ کیٛاہ کھیٚون چٮ۪ون چھُ مےٚ بِلکُل

بِلکُل

بِلکُل بِلکُل دوا کِتھٕ کٔنۍ چھُ مےٚ ڈاکٹر صٲب نِیُن